أسۍ حظ چھِ سِٹرٛس دوٗر کَرنہٕ باپَتھ گیمہٕ گِنٛدان ییٚمہِ سۭتۍ سون سٹرٛس چھُ دوٗر گژھان أسۍ چھِ موبایلَن پٮ۪ٹھ فرٛی فَایَر گِنٛدان یا کہ بَبٕل شوٗٹَر گِنٛدان تمہِ سۭتۍ چھ سون مایِنٛڈ رِلٮ۪کس گژھان تہٕ أسۍ چھِ پَتہٕ اٮ۪نجاے واریاہ زیادٕ کَران بیٚیہِ چھِ أسۍ لُکَن سٕتۍ تہِ تِم گیمہٕ گِنٛدان أسۍ چھِ گِنٛدان لوٗڑو یا کہ باقٕے باقٕے کٮ۪رَم چھُ سُہ تہِ چھِ أسۍ گِنٛدان تمہِ سۭتۍ چھِ سون مایِنٛڈ ڈٲیوٲٹ گژھان أسۍ چھِ روزان اَصٕل